السلامُ علیکُم جِناب ٹھیٖکھٕےچھُو حظ جِناب تُہۍ چھُو حظ ٹرٛاوٕل اٮ۪جنٛٹ پٮ۪ٹھ چھُو حظ جِناب اَسہِ ٲس ٹِکَٹ اَکھ ٲس اَسہِ سرینگر تانٮ۪تھ ٲس ٹِکَٹ اَکھ ضوٚرَتھ اَسہِ چھِ دہلی پٮ۪ٹھ یہِ ٹِکَٹ ضوٚرَتھ ڈیٹ اگر تقریٖباً بَہہ تُرٛواہ روزِ ٹھیٖک بَہہ تُرٛواہ سٮ۪پٹمبَر چھِ اَسہِ اَہن حظ آ کوٗتاہ ہے کَم گژھِ نہٕ حظ کِہیٖںۍ اَتھ

فاینَل گژھِ حظ یہِ نَہ اَسہِ اَسہِ اٮ۪کچُلی چھُ اَسہِ اَتٮ۪تھ جِناب اَسہِ آس تقریٖباً ژور پانٛژھ سیٖٹہٕ ضوٚرَتھ مطلب سرینگرٕ خٲطرٕ تیٚلہِ آ تُہۍ کٔرِو سُہ تُہۍ کٔرِو سُے چَک تُہۍ وٕچھُو تَتھ کوٗتاہ گژھِ

فاینَل گژھان آہ

یہِ ؤنۍتو مےٚ جِناب یہِ گوٚو مطلب فاینَل گژھِ وۄنۍ اَتھ یوٗتاہ یہِ کۄس کمپٔنی کۄس چھَو تۄہہِ جِناب یہِ کۄس کمپٔنی چھِ آچھا اچھا

آچھا آچھا

وِنٛڈو سیٖٹ کۭتِس بَنہِ یُس وِنٛڈو چھُ نہ حظ آسان وِنٛڈو سیٖٹ آچھا آچھا گوٚو ڈۄڑ ہَتھ چھ اَسہٕ علاوٕ دیُن گوٚو اَکھ چھِ مطلب اَسہِ چھِ یِم ساڑ شےٚ ساس دِنۍ بیٚیہِ گوژھ پٕلَس ہُم پَتہٕ ڈۄڑ ڈۄڑ ہَتھ تیٚلہِ چلو ٹھیٖک حظ چھِ تیٚلہِ حظ کرو کال اگر اَسہِ اِنشاء اللہ ضوٚرَتھ پیٚیہِ اَدٕ حظ السلام علیکُم